آ سانہِ وِلیج منٛز یِم مطلب مشہوٗر چھِ یِم گرِ چھِ بَناوان ٲسۍ یِم یِم بَچاوان اَسہِ کولڈ سردی نِش یِم بَچاوان چھِ ییٚتہِ چھِ کران زیادٕ یوٗز أدرکھ کران یوٗز أدرکھ کران یوٗز آ بیٚیہِ کران یہِ رُہن